آن لاین کٔلاسز چھَس نہٕ بہٕ کُکِنگ کٔلاسز چھَس نہٕ بہٕ یا ؤرٕک شوپ چھَس نہٕ بہٕ ایٹینڈ کران کیٚنٛہہ اَلبتہ بہٕ چھَس آن لاین یوٗٹوٗب پٮ۪ٹھ ہن وٕچھان تہٕ تَتہِ ہٮ۪چھ مےٚ وُنیُک تام بِریانی بَناوٕنۍ تَتہِ تَتھ چھِ ہاوان کہِ کِتھ پٲٹھۍ چھِ کہِ کۭژاہ بِریانی خٲطرٕ کوٗتاہ کونٹِٹی مِسالہٕ چھُ اَسہِ ضوٚرتھ کۭژاہ چھےٚ اَسہِ یِم چیٖز ضروٗرت کوٗتاہ پَزِ اَسہِ تراوُن تَتھ منٛز باسمَت کوٗتاہ ہُہ پَزِ تراوُن آب پَزِ اَسہِ تراوُن کوٗتاہ چھ اَسہِ ماز ضروٗرت سُہ چھ ہیوٚچھ مےٚ سورُے آن لاین یوٗٹوٗبَس پٮ۪ٹھ تہٕ بہٕ چھَس وَنۍ ہیٚچھَن بہٕ چھَس وۄنۍ دَپان بہٕ گٔژھٕس ہیٚچھِنۍ کہِ کِتھ پٲٹھۍ چھُ کِمپٔلیٖٹ وازوان مےٚ نہ حظ چھُ پوٗرٕ وازوان تَگان بَناوُن کیٚنہہ مَگر کیٚنہہ ڈِش چھِم یِم مےٚ تَگَان چھِ کیٚنہہ ویرایٹی چھِ یۄس مےٚ تَگان چھِ بَناوٕنۍ کَمپٔلیٖٹ وازوان بہٕ چھَس یژھان کہِ بہٕ گٔژھٕس وازوان کَمپٔلیٖٹ بَنٲوٕنۍ